میٖڈیا وٲلۍ چھِ پَنٕنۍ ہر کانہہ کوٗشِش کران زٔمیٖن دارن ہٕنٛدۍ مَسلہٕ لُکن تام گورمینٹَس تام واتناونٕکۍ تِم چھِ تِمن زٔمیٖن دارن نِش واتان تِمن چھِ تِہنٛدۍ مَسلہٕ وَنان تِم زٔمیٖن دار چھِ تِمن پَنٕنی مَسلہٕ وَنان تہٕ سُہ میٖڈیا چھُ تِم مَسلہٕ برونٛہہ کُن گورمینٹَس تام واتناونٕچ پَنٕنۍ دِلو جان سۭتۍ کوٗشِش کران میٖڈیا ہَس مُتعلِق ہیٚکہٕ بہٕ یہِ ؤنِتھ کہِ تِم چھِ واریاہ زیادٕ مدد کران زٔمیٖن دارن پَنٕنۍ مَسلہٕ گورمینٹس تام واتناونٕکۍ تہٕ تِہُنٛد اِمداد واتناونٕچ ہر کانٛہہ مُمکِن کوٗشِش کران میٖڈیا وٲلۍ چھِ پَنُن دۄہ راتھ کُنٕے کٔرِتھ یِمن ہِنٛز مَدد کرنٕچ پوٗرٕ کوٗشِش کران